سٲنِس شہرَس منٛز چھِ یِم وَسٲیِل ییٚتہِ چھِ صُبحٲے گاڈَن ہِنٛز ذٔریعہِ ییٚتہِ چھِ گاڈٕ یِوان کٕنٛنہٕ اَتھ پٮ۪ٹھ چھِ یہِ چھُ ذریعہ وسٲیِل ہاکھ چھُ یِوان کٕنٛنہٕ یہِ چھُ ذریعہ وَسٲیِل رۄہَن چھُ یِوان کٕنٛنہٕ یہِ چھُ ذریعہ وسٲیِل سبزی چھےٚ یِوان کٕنٛنہٕ یہِ چھُ ذریعہِ وسٲیِل مٮ۪وٕ چھُ یِوان کٕنٛنہٕ یہِ چھُ ذٔریعہِ وَسٲیِل شہرس منٛز أسۍ چھِ یِمَے نَہ یِمنٕے ذٔریعن پٮ۪ٹھ ریڈَن پٮ۪ٹھ چھِ تِلہٕ کَرٕ کٕنان کَرٕ کٕنان تَمام چیٖز کٕنان بٔنیٛانہٕ کٕنان جاکٮ۪ٹ کٕنان پٮ۪نٛٹ کٕنان یِم چھِ یِم یِم یِم چیٖز چھِ اَسہِ وَسٲیِل ہول سیل دُکان چھِ دُکانَن پٮ۪ٹھ چھِ سیل یِوان کٕنٛنہٕ سودا یِم چھِ وسٲیِل ییٚتہِ چھِ تَمام چیٖز یِوان کٕنٛنہٕ شَہرَس مَنٛز ہٮ۪ڈَر چھِ یِوان کٕنٛنہٕ سٮ۪کھ گوٗپۍ چھِ یِوان کٕنٛنہٕ کیلہٕ چھےٚ یِوان کٕنٛنہٕ ژوٗنٛٹھۍ چھِ یِوان کٕنٛنہٕ ٹنٛگ چھِ یِوان کٕنٛنہٕ تمام مٮ۪وا جات چھِ یِوان کٕنٛنہٕ اَتھ مَنٛز چھِ شَہرَس مَنٛز یِم یِم وَسٲیِل بَچَن ہِنٛدۍ لۄکٕٹۍ لۄکٕٹۍ سامان چھِ یِوان کٕنٛنہٕ کَچھہٕ چھِ یِوان کٕنٛنہٕ اَنٛڈَر شٲٹ چھےٚ یِوان کٕنٛنہٕ بَڑٮ۪ن ہِنٛدۍ پٮ۪نٛٹ شٲٹ چھِ یِوان کٕنٛنہٕ جاکٮ۪ٹ چھِ یِوان کٕنٛنہٕ موزٕ چھِ یِوان کٕنٛنہٕ تمام وَسٲیِل چھِ یَتھ شہرَس منٛز اَسہِ یَتھ منٛز یِوان چھِ أسۍ پَکان چھِ چَلان چھِ یَتھ شہرس منٛز